بہٕ چھَس بہٕ چھس یژھان پہلگام گَژھُن کیٛاہ تَتہِ چھِ آب چھِ ڈِیَر پارک چھِ یہِ پہ ویرناگ ویٚژھان چھَس گژھُن پہلگام چھَس یژھان شَہَر چھَس یژھان تَتہِ چھُ یہِ درگاہ چھُ مقام چھُ مےٚ ویٚژھٕ بہٕ چھس یژھان مقام گژھُن یہِ پہلگام یہِ شُہ کۄلگامہِ چھس یژھان گژھُن کۄلگامہِ چھِ واریاہ مَزٕ شُپیَن تہِ چھَس یژھان گژھُن وارہَن جایَن چھَس بہٕ یژھان